تِمَن پانٛژَن شخصَن ہٕنٛدۍ ناو یِم زَن اَسہِ ہَمساے چھِ گۄڈنِکُے چھُ غلام محمد میٖر دوٚیِم چھِ بشیٖر احمد صوفی ترٛیٚیِم چھِ محمد شفیٖع شیخ ژوٗرِم چھِ محمد امیٖن وانی تہٕ پوٗنٛژِم چھِ نظیٖر احمد ڈار